اَگر أسۍ کَتھ کَرَو أسۍ کَمہِ آیہِ چھِ پَنُن پان تیار کران اگر اَسہِ گاڈٕ رٹنہِ آسہِ گژھُن تہٕ ساروی کھۄتہٕ برٛونٛٹھ چھِ أسۍ گۄڈٕ وٕچھان اَسہِ کَمہِ سۭتۍ رَٹو گاڈٕ أسۍ رَٹوا ٲٹِس یا أسۍ رَٹوا بُمسِنٮ۪ن گۄڈٕ چھِ اَسہِ آسان ساروی کھۄتہٕ برٛونٛہہ چھِ آسان اَسہِ سوے کٲم مطلب اگر اَسہِ ٲٹِس آسہِ رَٹُن اوٹ چھِ آسان مانٛڈُن تہٕ اَصٕل پٲٹھۍ تَتھ چھِ آسان گَنٛٹہٕ ییٚمہِ ساتہٕ نیرُن آسہِ تَمہِ برٛونٛہہ گَنٛٹہٕ ڈوٚڈ گَنٛٹہٕ تھاوان تَمِچ تیٲری کٔرِتھ یا اَگر بوٚمسِنٛگَن آسَن رٹنہِ تہٕ تیٚلہِ چھِ پٮ۪وان مطلب اگر اَکہِ بَجہِ پتھ کُن مطلب آسہِ گژھُن تیٚلہِ چھِ أکِس بَجہِ تامَتھ سُہ کٲم مَکلاوان بُم بُمسِن چھِ تھاوان کُنہِ جایہِ کٔڑِتھ تَتھ چھِ واریاہ محنت لگان تہٕ اَکھ زٕ ترٛےٚ گَنٛٹہٕ تَمی حِسابہٕ چھِ پتہٕ مطلب تھاوان رُٹیٖن چھِنہٕ آسان یہِ کِہیٖنۍ کُنہِ ساتہٕ چھِ ییٚمہِ ساتہٕ ٹایَم مِلہِ مطلب ہفتَس منٛز اَکھ جمعہ دۄہ یا سنٛڈے آسان چھِ تہٕ تَمہِ دۄہ چھِ تَمہِ دۄہ چھِ أسۍ نیران دۄہَس پٮ۪ٹھ مطلب فِشِنٛگ کرنہِ تہٕ خاص چھِ اَمیُک أتھۍ مہٕ فِشِنٛگ منٛز یی تہٕ اَسہِ چھِ آسان واریاہ ٹوٗلٕز مطلب سۭتۍ آسان اگر گرم آسہِ زیادٕ تیٚلہِ چھِ پٮ۪وان چھاتہٕ واتہٕ سۭتۍ تُلُن کُہ کُنہِ ساتہٕ چھِ اگر تۭر آسہِ وَنٛدَس منٛز نیرو تہٕ تَمہِ ساتہٕ چھِ پٮ۪وان اَتھ یہِ تَمہِ ساتہٕ چھِ پٮ۪وان ہیٖٹِنٛگ خٲطرٕ کیٚنہہ اٮ۪رینٛجمٮ۪نٛٹ پٮ۪وان سۭتۍ تُلُن یا کانٛگٕر یا نار زالو تٔتی یا بدل یا بدل کیٚنہہ تہٕ تہٕ تَمیُک چھِ پٮ۪وان خاص خیال تھاوُن یِتھ کٔنۍ مےٚ تۄہہِ ووٚنمو پرٛیپیر چھِ أسۍ یِتھَے کٔنہِ کران زِ بیٚیہِ باقٕے چیٖز بِسلاے آگر آسہِ بِسلاے تھاوُن یہِ تھا وٕچھُن وول پول چھا تَتھ ٹھیٖک پٲٹھۍ لٲگِتھ یا پَن چھُسا ٹھیٖک یا اگر ہُہ بِسلاے آسہِ آز آسان چھِ یِم آز آسان چھِ تہٕ بیٚیہِ اگر أسۍ کَتھ کَرو فِشِنٛگ منٛز تہٕ بوٚڈ چیٖز چھِ آسان اَتھ صبر یوٗتاہ تیوٗتاہ کیٛاہ اگر أسۍ وۄنۍ درٛاے اَتھ تہٕ اَتھ ہٮ۪کہِ کُنہِ دۄہَس ہیٚکہِ نہٕ کِہیٖنۍ لٔگِتھ تہٕ کُنہِ دۄہ ہٮ۪کہِ اَصٕل کیٚنہہ پھٔسِتھ أسۍ چھِ سوال پتہٕ گۄٕڈ چھِ آسان اَسہِ مطلب اَتھ چھِ لگان اوٚڈ دۄہ گۄڈٕ اگر أسۍ وَنو یِتھ کٔنۍ وَنو أسۍ اوٚڈ دۄہ چھِ اَسہِ لگان اَتھ تیٲری کران اَگر أسۍ یہِ آسہِ گژھُن اوٚڈ دۄہ چھِ اَتھ برابر لگان تیٲری کران اَسہِ مطلب چیٖز ویٖز سَنٛبھالان چیٖز ویٖز وٕچِتھ پٮ۪وان تھَوٕنۍ اَسہِ کیٛاہ لَگہِ اَتھ منٛز ضوٚرَتھ تہٕ یِتھ یِتھ کٔنۍ ہٮ۪کَو أسۍ ؤنِتھ مطلب بیٚیہِ چھِنہٕ اَسہِ فرٛایڈے یا سَٹَڈے چھِ أسۍ آسان اور مطلب گہ گاڈٕ رٹنہِ سٮ۪نٛدِ پٮ۪ٹھ اَسہِ چھِ نزدیٖکٕے سٮ۪نٛد تہٕ گژھان چھِ أسۍ پتہٕ تور گاڈٕ رٹنہِ